اگر سٲنِس محلَس منٛز کٲنٛسہِ ہوٗن ژوٚپ ہیٚیہِ اَسہِ پَزِ تٔمِس مےٚ پَزِ تٔمِس گۄڈنٮ۪تھٕے فٕسٹ ایڈ ٹرٛیٖٹمٮ۪نٛٹ دِنۍ فٕسٹ ایڈ ٹرٛیٖٹمٮ۪نٛٹ دِنَس سۭتی پَزِ مےٚ اٮ۪مَرجَنسی ڈاکٹَرَس نِش نیُن تِکیٛازِ تٔمِس ہٮ۪کہِ ریبیٖز لٲرِتھ اگر سُہ ہوٗن پاگَل اوس تہٕ تٔمِس ہیٚکہِ سُہ تہِ ہیٚکہِ سُہ اِنسانَس تٔمِس اِنسانَس تہِ چھِ پاگَل گژھنٕکۍ خطرٕ اَسہِ پَزِ سُہ دٔستی ہَسپتال مُنتقل کَرُن ہَسپَتال نِتھ چھِ تٔمِس دٔستی دٔستی ٹٮ۪ٹنِس اِنجَکشَن کَرُن پَتہٕ پَزِ اَسہِ تٔمِس اگر سُہ ہوٗن آسہِ سُہ ہوٗن چھِ پَزِ اَسہِ یہِ مارُن تِکیٛازِ سُہ گژھِ نہٕ باقٕیَن تہِ سُہ اِنفٮ۪کشَن لارناوُن کینٛہہ سُہ یا اگر سُہ پاگَل ہوٗن اوس سُہ گژھِ نہٕ باقٕیَن تہِ ژوٚپ ہیوٚن تہٕ باقٕیَن تہِ پاگَل کَرُن کِہیٖنۍ تہِ